اَسلام علیکُم اَسہِ حظ دیُت نَفرَن أکۍ تُہُند نَمبر اَہَن سا آ تُہۍ چھِو حظ یہِ سٮ۪کھ وٮ۪کھ کھلان اَسہِ حظ آسہٕ سٮ۪کہِ گاڑِ پانٛژھ دَہ ضروٗرت کوٗتاہ ٹایمَس پیٚیہِ پرٛارُن تِم حظ چھِ واریاہ زیادٕ گژھان اَسہِ حظ کوٚروٕ تۄہہِ تَوَے فون کیٛازِ کہِ اَسہِ کَرے واریاہَن سۭتۍ کَتھ مَگر تِم تہِ چھِ وَنن ٹایم لَگہِ واریاہ وُنۍ دِژے نَفرَن أکۍ تُہُنٛد نَمبر تٔمۍ ووٚن تُہۍ ؤنۍزیٚو تٔمِس میٛون تہٕ اَتھ منٛز گژھِ تھوڑا جلدٕے اَگر وۅنۍ تَمہِ برٛونٛہٕے گژھِ تہٕ أسۍ ہٮ۪کَو پانٛژھ دۄہ پرٛارَو أسۍ اَگر تُہۍ ہٮ۪کِو کیٚنٛہہ کٔرِتھ پَنٛداہ دۄہ حظ چھِ واریاہ گژھان اَسہِ تہِ چھِ یَپٲرۍ کَسٹَٕمر پرٛاران یِمن تہِ گوٚو واریاہ ٹایم پرٛاران اَگر نہٕ دَہ گاڑِ توتہِ زٕ ژور گاڑِ اَگر تُہۍ منٛزٕ اَسہِ سوٗزِو تہٕ باقٕے پَتہٕ ہٮ۪کَو أسۍ پرٛٲرِتھ کیٛاہ حظ چھِو وَنان ٲٹھ دۄہ تہِ گوٚو واریاہ زیادٕ وۅنۍ کٔرِو حظ کیٚنٛہہ أتی تُہۍ کۭتِس حظ چھِو اَکھ گٲڑۍ دِوان سُہ حظ چھُ واریاہ زیادٕ اَتھ ہٮ۪کہِ نہ کِہیٖنٛۍ اورٕ یور گٔژھِتھ تُہۍ وُچھِو پانَے أسۍ چھِو وَنان تۄہہِ أسۍ ہٮ۪مو پانٛژھ دَہ گاڑِ تۄہہِ سُہ حظ چھُ تُہۍ چھِو حظ فیٖس تہِ رَٹان أتھۍتھٕے منٛز کِنہٕ فیٖس چھُ اَسہِ اَلگ پٮ۪وان دیُن ڈرٛیوَرَس ما چھُ پٮ۪وان اَسہِ اَلگ دیُن ٹھیٖک سٮ۪کھ چھَ حظ صاف آسان یِنہٕ تَتھ تِم کَنہِ وَنہِ آسان تہٕ پَتہٕ چھُ نوٚو محنت پٮ۪وان اَسہِ کَرٕنۍ ٹھیٖک ٹھیٖک وۅنۍ کٔرِو حظ کیٚنٛہہ اَگر زٕ ژور گاڑِ تُہی اَسہِ مٔنٛزِی سوٗزِو تہٕ اَہَن حظ آ تُہۍ دیٖوٕ حظ اَسہِ پَنُن نَمبر أسۍ دِمہو توتہِ نَظر اَتہِ أسۍ وُچھو سٮ۪کھ وٮ۪کھ کِژھ چھےٚ تہٕ ایڈرَس پَنُن اَگر تُہۍ دِیِو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ بِہِو حظ خدایَس حَوال